زٕ ٲٹھ زٕ ساس کُنہٕ وُہ پانٛژھ نَو زٕ ساس ترٛیوُہ شےٚ سَتھ زٕساس اَرٕداہ ٲٹھ نَو زٕ ساس اَکہٕ وُہ پانٛژھ ٲٹھ زٕ ساس زٕ تووُہ